گۄڈٕنِکِس نمبرَس پٮ۪ٹھ یُس جاے مےٚ پَسنٛد چھِ ساروِیو کھۄتہٕ زیادٕ یور بہٕ یَژھان چھُس گژھُن چھُس یَژھان سُہ گٔیٚے پہلگام پہلگام چھُ مےٚ اِسلیے پَسنٛد تِکیٛازِ تَتہِ چھُ یُس قُدرٔتی نظارٕ تَتِکۍ چھُ تِم چھِ واریاہ زیادٕ اَصٕل پہلگام چھُ واریاہ زیادٕ قُدرٔتی نظارٕ اَصٕل پہلگام چھِ کۄلہٕ نالہٕ چھِ پہلگام چھِ بال تَتہِ چھُ سیٖنری واریاہ اَصٕل تَمہِ علاوٕ چھُ تَتیُک آب و ہوا یُس چھُ سُہ چھُ واریاہ ٹھَنڈٕ آسان تَتہِ چھِ موسم روزان زیادٕ ٹھَنڈَے تیٚمہِ موٗجوٗب چھِ رٮ۪تہٕ کالَس منٛز اِنسان کَران زیادٕ یَژھان تور گژھُن تِکیٛازِ تَتیُک چھُ ٹھَنڈٕ موسم یُس چھُ ٹھَنڈٕ ہوا یُس تَتیُک چھُ سُہ چھِ اِنسانَس واریاہ زیادٕ خۄش کَران امہِ موٗجوٗب چھُ پہلگام مےٚ پَسنٛد ساروِی کھۄتہٕ زیادٕ گژھُن چھُ مےٚ پہلگام پَسنٛد بیٚیہِ چھُ ہیٚکان اِنسان پہلگامَس منٛز کیٚمپِنٛگ کٔرِتھ تَتہِ ٹیٚنٛٹ لَگٲوِتھ راتَس روٗزِتھ تَتِکۍ یِم پہلگامَس منٛز یِم ہوٹل چھِ تِمَن ہٕنٛز تِمَن ہُںٛد طٔریٖقہٕ چھُ کھیٚناونُک چیٚناونُک طٔریٖقہٕ واریاہ اَصٕل پہلگامَس منٛز چھِ کھیٚون چیٚون واریاہ اَصٕل بَنان اَسہِ پہلگامَس منٛز چھِ واریاہ اَصٕل چیٖز پہلگام وَرٲے تہِ چھُ باقٕے جایہِ یَتھ منٛز گُلمرگ چھِ گُلمرگ تہِ یِم آیلینٛڈٕز چھُ تِم چھِ رٮ۪تہٕ کالَس منٛز تہِ آسان چھِ تَتہِ شیٖن یِتھَے کَن تور تہِ چھِ لَگان واریاہ مَزٕ پہلگامَس منٛز چھِ خاص کر گُرۍ سوٲرۍ کَران رایڈِنٛگ کَران پہلگامَس منٛز یۄس فیمَس چیٖز چھُ پہلگامَس منٛز چھِ گَنڈولا گنڈولا رایِڈ کَرنَس چھُ یِوان واریاہ مَزٕ یا پہلگامَس منٛز چھُ باقٕے باقٕے چیٖز تہِ ییٚمہِ خٲطرٕ مشہوٗر چھِ یِم وٕنکیٚس چھِ ساروِی کھۄتہٕ زیادٕ جاے یَتھ جایہِ وِزِٹ کَران چھُ سُہ چھِ پہلگامٕے وٕنکیٚس یِوان ماننہٕ پہلگام چھُ ساروِی کھۄتہٕ زیاد وِزِٹ کَران تَمہِ علاوٕ تہِ چھِ باقٕے جایہِ تَمہِ علاوٕ چھُ اَسہِ ییٚتہِ بہٕ روزان چھُس پنٛںِس ڈِسٹِرٛکَس منٛز بانڈی پورہ بانڈی پوراہَس منٛز چھُ اَسہِ گُریز ویلی جاے تِژھ ہِش جاے چھِنہٕ کٔشیٖرِ منٛز مےٚ باسان کُنہِ تہِ جایہِ گُریز ویلی یُتھ سکوٗن یِوان چھُ اِنسانَس بیٚہنَس تَتہِ چھُ واریاہ اَصٕل تَتہِ چھِ تَتیُک یُس نیچَر چھُ تَتہِ چھِ جنٛگَل گھٔنۍ جنٛگل چھُ تَتہِ تَتیُک آب و ہوا تَتیُک رہن سہن تَتِکۍ لُکھ کِتھ اَصٕل چھُ واریاہ اَصٕل تِمَن سۭتۍ وَتھُن بِہُن تَتہِ کٮ۪ن لُکَن سۭتۍ کَتھ کَرٕنۍ نٔے نٔے چیٖز وُچھِنۍ یِم چھُ واریاہ گُریز گُریز ویلی منٛز چھِ یِم چیٖزٕ زیادٕ یِوان اَسہِ لَبنہٕ یا کَپوارہ سایڈس چھُ اَسہِ بیتاب ویلی بیتاب ویلی تہِ چھُ واریاہ جاے ایکٕسپلور یہِ وٕچھِنہٕ خٲطرٕ تہِ چھُ بیتاب ویلی تہِ واریاہ اَصٕل جاے تمہِ علاوٕ چھِ اَسہِ ییٚتہِ دوٗد پَتھری دوٗد پَتھٕر تہِ چھِ واریاہ مشہوٗر یا ییٚتہِ چھُ سرینگرَس منٛز اگر أسۍ وٕچھو سرینگرَس منٛز چھِ ڈَل لیک اگر کٲنٛسہِ شِکارا رایِڈ آسہِ کَرٕنۍ یا بوٹٕس یا تٔمِس آسہِ شوق آبَس منٛز کانٛہہ پَنٕنۍ کانٛہہ یہِ ہاوُن پَنٕنۍ کَلاکٲری آبَس آبٕکۍ کھیل یِم چھُ آبہٕ کھیل تِم وٕچھِنۍ تِم کَرٕنۍ تَتھ خٲطرٕ چھِ ڈَل لیک اَسہِ ییٚتہِ ڈَلَس منٛز ہیٚکو أسۍ تِم چیٖز کٔرِتھ تمہِ علاوٕ چھِ اَسہِ ییٚتہِ مۄغلو بَنٲومٕتۍ باغ مۄغل گاڑَن چھُ نِشاط گاڑَن چھِ شالمٲر گاڑَن تِم تہِ چھِ واریاہ اَصٕل جایہِ وِزِٹ کَرنہٕ خٲطرٕ تہٕ ییٚتہِ تِمَن جایَن چھُ روزان ٹیوٗرِسٹَن ہُنٛد یُن گژھُن واریاہ زیادٕ واریاہ زیادٕ تمہِ علاوٕ چھُ اَسہِ ییٚتہِ پٔری محل چھُ اَسہِ اَپٲری اَپٲری چھِ اَسہِ باٹنِکَل گاڑَن یُس اَسہِ دُنیاہَس منٛز مشہوٗر یا سٲرسٕے دُنیاہَس منٛز مشہوٗر کٔشیٖرِ ہُنٛد ٹیوٗلِپ گاڑَن چھِ یور اپریلَس منٛز یِوان گژھنہٕ چھُ اپریل کِس ریٚتَس منٛز تِمَن دۄہَن چھِ آسان تَتہِ ٹیوٗلِپ یِم پوش چھِ تِم چھِ آسان تَتہِ کھِلیمٕتۍ اپریلَس منٛز تور چھِ یِوان تمہِ دۄہ پوٗرٕ دُنیا پٮ۪ٹھ لُکھ وٕچھںہٕ خٲطرٕ تِم ٹیوٗلِپٕس وٕچھنہٕ خٲطرٕ خاص کَر ٹیوٗلِپ گاڑَن اَپٲری چھِ اَسہِ واریاہ جایہِ پٔری محل چھُ اَسہِ اَتی جاے اَکھ تمہِ علاوٕ تہِ چھِ اَسہِ ییٚتہِ بادام واری بادام واری تہِ چھِ یِوان اپریل سٕے منٛز گژھںہٕ ییٚلہِ پوش پھَلان چھِ نیہِ بادام وارِ تور چھِ گژھان تمہِ ساتہٕ پَتہٕ بادام واری تمہِ علاوٕ چھِ اَسہِ ییٚتہِ جاے کۄکَر ناگ ویری ناگ چھِ اَسہِ جاے ییٚتہِ یوٗس مرٕگ چھُ سۄنہٕ مرٕگ چھُ باقٕے باقٕے جایہِ تہِ چھُ